اَسہِ پَزِ کَشمیٖری پٲٹھۍ یِتھ کَنۍ مان ژٕ یہِ تِمَن کشمیٖری آسہِ تَگان تِمَن لوٗکَن سۭتۍ پَزِ اَسہِ یِتھ کٔنۍ کرٕنۍ کشمیٖری کہِ وٲڑ پَتہٕ وٲڑ چھِ اَسہِ تِمَن ہیٚچھناوُن کہِ أسۍ یِم پَتہٕ ییٚلہِ أسۍ تِمَن کشمیٖری کَرو سٹاٹ وَنُن پَتہٕ گژھِ یورٕکَنۍ اَسہِ بیٛاکھ مان ژٕ نفر ییٚمِس پرٛٮ۪تھ کانٛہہ لٮ۪نٛگویج آسہِ تَگان سُہ کَرِ تٔمِس ٹرٛانٛسلیٹ کہِ یِم کیٛاہ چھِ وَنان یِتھ کٔنَس تٔمِس گژھِ کانٛہہ تہٕ پرٛٮ۪تھ کانٛہہ لٮ۪نٛگویج تَگٕنۍ أسۍ وَنو تٔمِس بَتہٕ کھیوٚوتھا مان ژٕ اگر سُہ اردوٗ آسہِ کَرِ سُہ کھانا کھایا تَتھ چھِ وَنان أسۍ بَتہٕ کھیوٚوتھا یا چاے چیوٚوتھا یا سکوٗل گوٚوکھا یِتھَے کَنۍ وَنو أسۍ مان ژٕ وٲڑ پَتہٕ وٲڑ مان ژٕ وَنو أسۍ تٔمِس پرٛٮ۪تھ کانٛہہ وٲڑ چھِ یِتھ کَنۍ سُہ ہیچھِ وارٕ وار گۄڈٕ چھِ اَسہِ تٔمِس وٲڑ پَتہٕ وَنو أسۍ تٔمِس سٮ۪نٹٮ۪نسٕز یِتھ کَنۍ بَتہٕ کھایا کھیوٚوتھا چاے چیوٚوتھا گۄڈٕ وَنو أسۍ چاے چاے کَتھ چھِ أسۍ وَنان یا بَتہٕ بَتہٕ کَتھ چھِ أسۍ وَنان یِتھَے کَنۍ وَنو تٔمِس پرٛٮ۪تھ کانٛہہ وٲڑ ہورٕ کَرِ تٔمِس بیٛاکھ ہورٕ بیٛاکھ نفر ٹرٛانسلیٹ وٲڑ بَے وٲڑ یِتھ کَنۍ ہیٚکہِ سُہ سمجِتھ نَتہٕ یُس یہِ کشمیٖری لٮ۪نٛگویج چھِ یہِ چھِ مُشکل تہِ تہٕ آسان تہِ آسان چھِ ییٚلہِ اِنسان ییٚلہِ سمجہِ یہِ اَصٕل پٲٹھۍ پَتہٕ چھِ یہِ آسان لَگان گۄڈٕ گۄڈٕ چھِ یہِ مُشکل لَگان پَتہٕ چھِ یہِ لگَہِ یہِ واریاہ آسان باقی وَسَلام